مےٚ چھُ زیا زیادٕ ساوُتھ اِنڈیَن فُڈ پَسنٛد تَتھ منٛز چھِ اِٹلی سانبَر واریاہ باقٕے زیادٕ چھِ مےٚ سانبَرٕے پَسنٛد تہٕ تَتھ چھِ واریاہ سُہ چھِ آسان واریاہ مَزٕدار واریاہ میوٗٹھ چھِ سُہ آسان مَزٕ چھُ لَگَان ییٚلہِ زیادٕ بۄچھِ چھِ آسان تَتھ چھُ زیادَے مَزٕ لَگَان تہٕ زیادٕ چھِ مےٚ یہوے ساوُتھ اِنڈیِہٕکۍ فُڈ پَسنٛد یہِ چھُ واریاہ مَزٕدار آسان بیٚیہِ چھِ یِوان زیادٕ ریٹ تہِ چھِنہٕ اَتھ آسان تیٖژاہ کینٛہہ